تٲریٖخی کِتاب پَرناوٕنۍ چھِ ہَرٕ کٲنٛسہِ خٲطرٕ واریاہ ضٔروٗری اَسہِ پَزِ نَوجوان نٔسٕل سکوٗلَن کالجَن تہٕ یُنوَرسِٹیٖزَن منٛز پَنُن تہٕ دُنہیُک تٲریٖخ پَرناونہٕ پَرناوٕنۍ تہٕ ہیٚچھناوٕنۍ تٲریٖخ پَڑنہٕ سۭتۍ چھِ اَسہِ پَتہ لَگان دُنہِکٮ۪ن اَہَم مَسلَن ہُنٛد اَمہِ سۭتۍ چھِ اَسہِ تَران سَمٕج دُنہِکۍ تہزیٖب فَنکٲری رَسٕم دَوا کاری گٔری تہٕ تعٲمیٖر کَرنُک اَنداز تہٕ یِم چیٖز ہیٚچھِتھ چھِ أسۍ واریاہ آسان گژھن نٔے نٔے چیٖد ایٖجاد کَرنَس منٛز سٲنۍ جَد اَجداد کِتھ پٲٹھۍ ٲسۍ کٲم کَران تہٕ سَرکار چَلاونُک نِظام ٹٮ۪کنوٚلوجی تہٕ باقٕے سَماجَس منٛز کِتھ پٲٹھۍ ٲسۍ وۄتھان بیٚہوان تٲریٖخی تٲریٖخ سَمجٕنہٕ سۭتۍ چھُِ اَسہِ پَنٕنۍ پہچان ہُنٛد احساس گژھان أسۍ چھِ اَسہِ چھِ پَتہ لَگان مُلُکھ گَرٕ تہٕ گرُپ کِتھ پٲٹھۍ چھِ بَناونہٕ یِوان تٲریٖخ پَرنہٕ سۭتۍ چھِ اَسہِ پَتہ لَگان سٲنِس مازِیَس منٛز کَم کَم اَہَم شَخصِیَت فَنکار ڈاکٹَر پیٖر ساینَس دان چھِ روٗدۍمٕتۍ پَنُن تٲریٖخ مولوٗم آسنہٕ سۭتۍ چھُ اَسہِ اَکھ اَصٕل شہری بَنان اَوا بہٕ تہِ چھَس بَچَن تٲریٖخ کہانِیہِ وَنان تہٕ تِم چھِ واریاہ تَتھ منٛز دِلچَسپی نِنَس سۭتۍ سۭتۍ لُطُف تُلان